تِم پانٛژھ پانٛژن ڈِسٹرکن ہُنٛد ناو یِم مےٚ یاد چھ گۄڈٕنیُک ڈِسٹرک شُپین سُہ چُھ واریاہ اَصل مطلب تتھ چھُ موٹین ایریا چھُ تتہِ سُہ چُھ واریاہ رُت ڈِسٹرک شُپین سُہ چھُ مےٚ امہِ موٗجوٗب یاد پیٚو ڈشٹرک کۄلگوم سُہ تہِ چُھ مےٚ یاد تِکیٛازِ تَتہِ چھس بہٕ پانہٕ روزان ڈِسٹرک کۄلگأمِس منٛز سُہ تہِ چھُ واریاہ اصل تہٕ بیٚیہِ چھس نہٕ کۄلگامہِ کالجہِ پانہٕ تہِ پران تریٚم چھُ ڈسٹرک اننت ناگ سُہ تہِ چھُ واریاہ رُت تَتہِ تہِ چھ واریاہ اصل لُکھ تِمہٕ چھ واریاہ رٮ۪سپیٚکٹہٕ کران تہٕ بیٚیہِ چُھ تتہِ مےٚ ماتامال تہِ ژوٗرِم چھُ ڈِسٹرک سریٖنگر سُہ تہِ چُھ واریاہ رُت سُہ تہِ چھُ واریاہ زیادٕ خوٗبصوٗرت تہٕ مطلب تتھ منٛز چھُ موٹین ایریا تہِ پونژِم چُھ بڈگامہ سُہ تہِ چُھ پونژِم ڈسٹرک بڈگامہ سُہ تہِ چھُ واریاہ رُت تتہِ چھُ مطلب چھِ تتہِ واریاہ سُہ تہِ چُھ واریاہ رُت ڈسٹرک تتہِ چھِ مطلب موٹین ایریاز تہِ چھِ تتہِ واریاہ سُہ چھُ واریاہ رُت جگہ